اَلسَلامُ علیکُم بہٕ چھَس یَژھان اَکھ گٲڑۍ کِرایَس پؠٹھ نِنۍ مگر تَمہِ برونٛہہ چھس بہٕ یژھان زانُن زِ اگر بہٕ لۄکٕٹ گٲڑۍ کِرایَس پؠٹھ کَرَن تَمیُک قۭمَتھ کوٗتاہ پیٚیہِ مےٚ تہٕ تَتھ منٛز کٔژ نفر واتَن تہٕ اگر بہٕ بٔڑ گٲڑۍ کِرایَس پؠٹھ کَرٕ تَمیُک قۭمَتھ کوٗتاہ پیٚیہِ مےٚ تہٕ تَتھ منٛز کٔژ نفر واتَن مےٚ چھُ گژھُن شالیمار یُس زَن میانہِ گَرٕ پؠٹھ پنٛژاہ کِلوٗ میٖٹر دوٗر چھُ